اگر أسۍ کَتھ کَرو گیم کِتھ پٲٹھۍ چھِ اَکہِ اِمپیکٹ پٮ۪وان سانٮ۪ن دۄہ کھۄتہٕ دۄہ زِندَگی نَتہٕ اگر فِزِکَل گیمَن ہٕنٛز کَتھ کَرو تِم چھِ سانہِ زندگی بہتر بَناوان اَمہِ سۭتۍ چھِ سٲنۍ ایٚکزَرسایز گَژھان ہیلتھٕچ تہِ ایز وٮ۪ل ایز سانہِ دٮ۪ماغٕچ تہِ فِزِکَل گیمَن مَنٛز چھِ سُہ اَکھ لٔڑکہٕ اَکھ کوٗر دوران اَمہِ سۭتۍ بٕلَڈ سٔرکُلیشَن چھِ اَصٕل روزان فِزِکَل گیمَن منٛز چھِ اَکھ اِنسان دٮ۪ماغ روزان لَڑاوان یہِ کِتھ پٲٹھۍ زینہٕ بہٕ کِرکَٹ میچ کِتھ پٲٹھۍ زینہٕ بہٕ فُٹ بال میچ کِتھ پٲٹھۍ زینہٕ بہٕ اَتھ کَم سٹرٛیٹجیٖز کَرٕ بہٕ اٮ۪پلاے اگر أسۍ کورٮ۪ن ہٕنٛز کَتھ کَرو ہاکی کِتھ پٲٹھۍ بیڈمِنٹَن کِتھ پٲٹھۍ زینہٕ بہٕ أمِس چھِ محنت أمِس چھِ لَگَن اَمہِ خٲطرٕ چھِ اَکھ نَفَر محنت کَران یہِ گیم کِتھ پٲٹھۍ زینہٕ بہٕ اَکھ پازِٹِو اِمپیکٹ اَمہِ سۭتۍ چھِ سون اٮ۪نوارَمٮ۪نٛٹ اَکھ ہٮ۪لدی روزان دوٚیُم اَکھ ایجوکیٹٕڈ روزان اَمہِ سۭتۍ چھِ أمِس روزان یہِ خیال بہٕ زینہٕ کِتھ پٲٹھۍ مٮ۪نٹٔلی فِٹ روزان بیٚیہِ فِزِکٔلی تہِ فِٹ روزان